لاک ڈَوُن اوس اسہِ آو اسہِ ٲسۍ یِم موبٲیِل تَمہِ ساتہٕ آو اسہِ فٲیدٔے موبایلَن ہنٛد تَمہِ ساتہٕ ہیٛوک اسہِ لاک ڈَونَس منٛز کٔرِتھ ڈاکٹرَس سۭتۍ تہِ کوٚر اسہِ رٲبطہٕ أتھۍ پٮ۪ٹھ اسہِ ووٚن ڈاکٹرَس تٔمۍ سُہ اوس اسہِ وَنان أتھۍ پٮ۪ٹھ کیٛاہ کٔرِو کیٛاہ نہٕ کٔرِو بییہِ کوٚر اسہِ بَچو أمۍ موبایَلن دیٛت اسہِ تَمہِ ساتہٕ مَدد بَچیٚن بَچو سانیٛو پوٚر أتھۍ موبایلَس پٮ۪ٹھ سَبق تہٕ آو اسہِ أمیٛک یہِ فٲیدٕ بیٚیہِ ٲسۍ أسۍ بیٚیہِ چھُ اَکھ چیٖز اسہِ اَکھ چیٖز دیٛت اسہِ موبایلَن مدد اسہِ ٲسۍ رِشتہٕ دار کُنہٕ شایہِ اوس مَران کران کانٛہہ أسۍ ٲسۍ بوزان دۄیہِ دُہہِ أسۍ چھِ وُنکیٚس اَتھ پٮ۪ٹھ کران فون ٲں ییٚلہِ کُنہِ شایہِ کیٚنٛہہ آسان أسۍ چھِ کران فون اسہِ چھِ اَمیٚے ساتہٕ پَتہ لَگان أسۍ چھِ تَمہِ ساتہٕ گژھَن یا کُنہِ شایہِ چھِ ایٚمرجنسی کٲم اسہِ آسان أسۍ چھِ گژھان اَمہِ ساتہٕ تہٕ کران فون تہٕ گژھان چھِ أسۍ اَمہِ ساتہٕ اسہِ چھِ لَگان دٔستی پَتہ اسہِ موبایلَن ہُنٛد فٲیدٕ بیٛاکھ چیٖز وَنہٕ بہٕ اکھ چیٖز بَچن ہنٛدۍ خاطرٕ آو نۄقصانٕے یہِ بَچہٕ چھُ لَگان اَتھ موبایلَس سۭتۍ یہِ چھُ گِنٛدان اَتھ یہِ چھُ گیمَن گِنٛدان یہِ چھُ کیٚنٛہہ ناچ نَغمہٕ وُچھان اَتھ پٮ۪ٹھ چھُ یہِ گژھان ٲں بَچہٕ واریاہ خراب تہٕ ہۄپٲرۍ آو اَکہِ چیٖز آو اسہِ یہِ فٲیدٕ تہٕ بیٚیہِ چیٖز آو نۄقصان بَچن ہنٛدۍ دٔسۍ آو نۄقصانٕے تہٕ مَگر لاک ڈَوُنَس منٛز پوٚر بَچو اسہِ اصٕل اَتھ پٮ۪ٹھ تہٕ اوس فٲیدٔے آیو تَمہِ دۄہ مَگر یِپٲرۍ چھِ بَچہٕ گژھان خراب یہِ چھُ لَگان اَتھ سۭتۍ گیمَن چھُ یہِ گِنٛدان اَتھ سۭتۍ تہٕ یَپٲرۍ چھُ ناچ نَغمہٕ وُچھان اَتھ سۭتۍ أمِس چھُنہٕ روزان پَتہٕ پَرنَس کُن کانٛہہ خیالہ کیٚنٛہہ